یِم پانٛژھ کَنٹرٛی چھےٚ گۄڈٕنِچ چھِ ہِندُستان پاکِستان بَنٛگلادیش شِری لَنکا اَفبٲنِستان یِتھَے کٔنۍ چھِ بیٛاکھ یہِ اَتھ کیٛاہ وَنان نیپال